وعلیکُم السلام السلام علیکُم آ ٹھیٖک تُہۍ چھُو ٹھیٖک تُہۍ کَم آ شُکُر رۄبَس کُن تُہۍ کَم حظ چھُو اَچھا اَچھا تۄہہِ کَتہِ اوٚنوُ میون نَمبَر آ بہٕ چھَس یاسمیٖنہ اَچھا اَچھا اِقراہَن چھُو تۄہہِ نَمبَر دیُتمُت میون اۭں خٲرٕے اوسا اَچھا زیارتَس پٮ۪ٹھ چھُو آ اَدٕ تۄہہِ کَر چھُ یُن یور اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیو صُبحَس تہٕ مےٚ کٔرۍزیو کال تہٕ بہٕ وَنو تۄہہِ کَپٲرۍ چھِ کھسُن اَتھ چھِ یَپٲرۍ تہِ کھَسان بانٛڈی پورہ چھِ گٲڑۍ نیران تور سیوٚدُے کھَسان چھِ شریٖف تَتہِ پٮ۪ٹھ چھِ بیٚیہِ پَکُن گوٚو تۄہہِ چھُو ہُتھ کٔنۍ یُن تۄہہِ چھُو مےٚ چھِ پَے تۄہہِ چھُو یُن ہُتھ کٔنۍ پَیدٔلۍ تہٕ تَتھ چھِ بیٛاکھ تَتھ چھِ بیٛاکھ وَتھ تَپٲرۍ تور چھِ کھسان پَیدٔلۍ تَمہِ وَتہِ چھِ پَیدٔلۍ کھسان بہٕ ہاوو تۄہہِ سُہ وَتھ تہٕ تُہۍ کھٔسِو پَتہٕ تَمے وَتہِ اَد یِیٖیِو اَد کیٚنٛہہ چھُنہٕ بہٕ یِمو تۄہہِ اَچھا سۄ چھِ واریاہ خۄش چھِ گژھان اِنسان یہِ چھِ پوٚز کَتھ اَتہِ چھِ آسان سیٖنری زبَردس اَد کیٚنٛہہ چھُنہٕ بہٕ ہاوو تۄہہِ وَتھ کَپٲرۍ چھُ کھَسُن تور پَیدٔلۍ تور چھِ مگر واریاہ خۄش کَران کھسُن تَپٲرۍ چھِ سیٖنری واریاہ اَصٕل تِم یہِ کُلۍ وُلۍ چھِ تَپٲرۍ سُہ چھِ پَتہٕ سیٖنری زبَردس سَجان تَپٲرۍ کِنۍ یور چھِ کھسان واریاہ پَیدٔلۍ تَتہِ چھِ واریاہ مَزٕ تور پَتہٕ وٕچھُو تُہۍ تَپٲری سُہ زیارَت تہٕ سُہ چھُ واریاہ نیک بُزَرٕگ اوسمُت تَتہِ تور چھِ واریاہ واتان آ تَتھ چھِ تَتھ چھِ بَہَن رٮ۪تَن آسان سُہ سُہ سبزار ہیوٗ پٮ۪ٹھ پَشَس فونَس منٛز آسیو تۄہہِ وٕچھمُت آ سُہ چھُ واریاہ نیک بُزَرٕگ اوسمُت تَتہِ خۄدا صٲبَن رُت کوٚرمُت تہٕ سُہ چھُ تَتی تِم چھِ تَمی چھِ تور کھسان سٲری وٕچھنہِ سُہ زیارَت عٲش کٔرِتھ بہٕ یِمو تۄہہِ سۭتۍ بہٕ ہاوو تۄہہِ کَپٲرۍ چھِ کھسُن تہٕ بہٕ تہِ کَرٕ اَپٲرۍ آکھتُے چَکرا آ بہٕ تھاو نَمبَر سیو تُہُنٛد وعلیکُم السلام